کٲشِر زَبان اَگر أسۍ وٕچھو رِیاست جَموں و کَشمیٖر کِس کَشمیٖرَس منٛز یِوان بولنہٕ تہٕ یِم ییٚتِکۍ لوٗکھ چھِ بولان تِمَن چھِ أسۍ وَنان کَشمیٖری اَگر أسۍ وٕچھو کہِ گۄڈٕ گۄڈٕ ٲسۍ یہِ ساروی کھۄتہٕ اَصٕل ییٚتہِ زَبان یِوان بولنہٕ تہٕ سٲلِم لوٗکھ ٲسۍ ییٚتہِ کٲشِر زَبان بولان تہٕ یوٗتاہ یوٗتاہ ٹایم گوٚو برونہہ کُن وقت پوٚک برونہہ کُن کٲم کیٛاہ گٔیہِ یہِ کَشمیٖری زَبان یۄس چھِ یہِ گٔے کَم کَم لُکن منٛز لُکَن لوٗکھ ہیٚکہِ نہٕ پَتہٕ یہِ بوٗلِتھ کِہیٖںی تِم ٲسۍ نہٕ پَتہٕ زورَے بولان تِکیازِ اَگر أسۍ وٕچھو کہِ ییٚلہِ یور پٔرشَن تہٕ اُردو زَبان آیہِ تِمو سۭتۍ کیاہ گوٚو ییٚلہِ اَگر أسۍ وٕچھو گۄڈٕ کہِ گۄڈٕ ییٚلہِ یور پٔرشَن زَبان آیہِ تَمہِ سۭتۍ کیٛاہ گوٚو یِم ییٚتِکۍ گورمٮ۪نٹ دَرفتر ٲسۍ یا باقٕے باقٕے جایہِ آسہٕ سکوٗل ٲسۍ باقٕے باقٕے جایہِ آسہِ تِمَن جاین لوگُکھ کَشمیٖری لوگُکھ مٔشراوُن تہٕ لوٗکُو لوگ پٔرشَن ہیٚچھُن تَمہِ سۭتۍ کیاہ گوٚو تَمہِ سۭتۍ گوٚو کَشمیٖرِ زَبان یۄس چھِ تَتھ لوگ تھوڑا دَکہٕ تہٕ سۄ گٔے پَتھ کُن اَمہِ پَتہٕ اَگر أسۍ وٕچھو اَمہِ پَتہٕ ییٚلہِ وُہِمہِ صدی منٛز یور آیہِ اُردو زَبان تَمہِ سۭتۍ کیاہ گوٚو سُہ بَنے ییٚتِچ آفِشَل لنٛگوٮ۪ج تہٕ تَمہِ سۭتۍ کیاہ گوٚو کَشمیٖری گٔے زیادَے پَتھ کُن تِکیازِ وۄنۍ ٲس پٔرشَن تہِ یِوان بولنہٕ تہٕ تہٕ اُردُو تہِ ٲسۍ دَفترَن منٛز بولنہٕ یا یُس یہِ کاروبار اوس باقٕے باقٕے جایہِ آسہٕ تہٕ لوکو لوگ یہِ اُردُو زَبان ہیٚچھِنۍ تہٕ تہٕ یہِ بَنے اٮ۪ڈمِنِسٹریشَن ییٚتِچ لٮ۪نگوٮ۪ج تَمہِ سۭتۍ کیاہ گوٚو تَمہِ سۭتۍ گٔے یہِ وارَے وارَے پَتھ پَتہٕ اَگر أسۍ وٕچھو ییٚلہِ یور اَنگریزَن ہُند دور آو تِمَو کیاہ أنۍ پانَس سۭتۍ یور تِمَو اوٚن یور اَنگریٖزی یعنی کہِ اِنگلِش گوٚو تَمہِ سۭتۍ کیاہ گوٚو تَمہِ سۭتۍ گٔے ہُمہٕ زَبانہِ تہِ پَتھ تہٕ کَشمیٖری یِم أڑ ۂنہ لوٗکھ ٲسۍ بولان تِمو تہِ لوگ کیاہ اَنگریٖزی وۄنۍ بولُن تَمہِ سۭتۍ کیاہ گٔے یہِ بَنے اکھ طاقتوَر زَبان لوٗکن منٛز اَگر أسۍ وٕچھو یِم ییٚتِکۍ لوٚنڈٕ ٲسۍ یا جَوان ٲسۍ تِمَو کیاہ لوگ تِمو لوگ اِنگلِش ہیٚچھُن تِکیازِ تِمَن باسیوٕ یہِ چھِ باقو زَبانو کھۄتہٕ تِمَن باسیو ہَتا کہِ یہِ چھُ کَشمیٖری زَبانہِ کھۄتہٕ تہِ سِہل تِمو لٲج یہِ بولٕنۍ پَتہٕ لٲج تِمو یہِ ہیٚچھِنۍ تہٕ تِمو لٲج یہِ روزمَراہ زِندگی منٛز اِستعمال کَرُن سُہ ٲسِنۍ سٔکوٗل سُہ ٲسِنۍ کاروبار کانہہ یا سُہ ٲسِنۍ کانہہ سرکٲری دَفتر تِمو لٲج یِم بوزنہِ اَمہِ پَتہٕ اَگر أسۍ وٕچھو کیاہ یہِ تہِ روٗد اکھ وجہ کہِ لوٗکھ گٔے کیاہ باقین باقین سِٹیٹَن منٛز یا باقین باقین کَنٹریٖیَن منٛز لٲگِنۍ تِم گژھنہِ تِمو لاجہِ تَتہِ چہِ زَبانہِ ہیٚچھنہِ یُس ہسا ییٚتیُک کٲشُر اکھ اوس تٔمِس گٔے ییٚتِچ کٲشِر زَبان یۄس چھِ سۄ گٔے تٔمس مٔشتٕے تہٕ تَمہِ لوگ نٮ۪برِم نٮ۪برِم لوگُن اَمہِ سۭتۍ تہِ گٔے کٲشِر زَبان پَتھ وۄںۍ اَگر أسۍ وٕچھو اَزکِس زَمانَس منٛز آز چھُ خال کانہہ گامَن منٛز کٔشیٖرِ منٛز کٲشُر بولان نہ تہٕ چھِنہٕ ییٚتہِ تَمہِ آیہِ کٲشُر بولان کیٚنہہ گوٚو بہٕ وَنہٕ آخرَس پٮ۪ٹھ یِہوٚے کہِ یُس کَشمیٖری زَبان ٲس گۄڈٕ ٲس یہِ آخر طاقتوَر زَبان ٲس یہِ کَشمیٖرِ کٮ۪ن لُکن منٛز پَتہٕ کیٛاہ گوٚو اتھ وۄنۍ گٔے یہِ پَتھ پَتھ ییٖژاہ کہِ آز چھِنہٕ اَمیُک نامو نِشان اَگر أسۍ کٲنسہِ وَنو آز کٲشِرۍ پٲٹھۍ کیٚنہہ کَتھ سُہ چھُنہٕ ہٮ۪کان سَمجِتھٕے تٔمِس چھُ اَسہِ باقین زَبانن منٛز پٮ۪وان وَنُن